نہ اَسہِ چھِنہٕ زیادٕ تَر کران ۂربٔز چھِنہٕ أسۍ گرِ کران یوٗز کیٚنہہ تہٕ نہ چھِ أسۍ اُگاوٲنی تِم چیٖز زیادٕ